واریاہ لُکھ چھِ ایٚنٛگیج مُختلِف سِکلَن مَنٛز مُختلِف آٹَن مَنٛز مُختلِف کرافٹَن مَنٛز وارہَن لُکَن چھُ پَنُن پَنُن آٹ پَنُن پَنُن سِکِل یَتھ مَنٛز واریاہ چھِ پَننِس پَننِس آٹَس مَنٛز ایٚنٛگیج مَثلن کانٛہہ چھِ پوٹری پوٹری مَثلن کرال چھِ کرال تہِ چھِ پَننِس سکلَس مَنٛز مٲہِر تِم تہِ چھِ بَناوان بانہٕ تِم تہِ چھِ میٚژِ سۭتۍ کَران تَتھ مِشیٖن یِتھ کنۍ یِتھ کنۍ یِتھ کنۍ یِتھ کنۍ تہٕ بَناوان چھِ تُمبَکھ نارِ چھِ بَناوان مَثلن دیٚگِل چھِ بَناوان ٹٲکۍ چھِ بَناوان جٔجیٖر چھِ بَناوان یِہے یہِ کھیٚنہٕ بٲنۍ چھِ بَناوان یَتھ مَنٛز مَثلن بیٚیہِ چھِ یِوان یِہے یہِ تَتھ کیاہ وَنان تَتھ کیاہ وَنان بٕنٛگۍ وارِ چھِ بَناوان کانٛگرِ تِم تِم کانٛگرِ تَتھ کَنٛگ کَنٛگ وَنان تِمَن کٲشِر پٲٹھۍ کَنٛگ چھِ بَناوان تہٕ واریاہ لُکھ ریٖسنٛٹلی ٲسٕس بٕتہِ وٕچھان کہِ لُکھ چھِ کوریٚو لوگ پوٹری سۭتۍ کَرُن یِمو پَنُن سُہ سِکِل تھوو بَرقَرار تِمو دوٚپ پَنُن آٹ تھوو بَرقَرار تٔمِس ٲسۍ اِنٹرسٹ لایک تٔمِس چھِ وَنان کرالہٕ کوٗر تٔمۍ تہِ تھوو پَنُن سُہ سِکِل بَرقَرارسۄ چھِ واریاہ مُختَلِف رَبیٚن ہِنٛد بانہٕ بَناوان رَبیٚن ہِنٛد تِم یِم دوٗرچھِ بَناوان تِمَن سُہ پَتہٕ ڈِزایِن کَران اَلَگ اَلَگ مُختَلِف قٕسمَن ہِنٛد واریاہ واریاہ زیادٕ آٹ چھِ بَناوان یہِ ہہَ یہِ تَتھ کیاہ وَنانَن اِنٛدٕر چھِ أڈۍ کَتان تِمَن تہِ چھُ پَنُن اَکھ سِکِل سُہ کارپنٹَر چھِ پَنُن کارپنٛٹری کَران یا یہِ چھانہٕ کٲم چھِ کَران واریاہ لُکھ یَتھ مَنٛز تِم دارِ دَرواز آز چھِ سۄ نِچ نِچ کٲم تِم کَران تَتھ شیٖشَن مَنٛز یِوان تِم ہُم بَرنہٕ نۄقچہٕ نِگٲری پَتہٕ دِوان تِمَن شیٖشہِ بَرنُک تمہِ سۭتۍ چھُ واریاہ مَکان بیوٗٹِفُل گَژھان گوٚو کارپنٹرو تہِ لوگ پَنُن سِکِل ہاوُن اَصل پٲٹھۍ بیوٗٹِفُل مَکان بَنان بَنانَن تَتھ مَنٛز چھِ پَتہٕ تِم پیٚنٛلِنٛگ تہِ ہیٚکان آز کٔرِتھ پیٚنٛلِنٛگ مَنٛز کِم کِم ڈِزایِن چھِ تِم تراوان پَنٕنۍ یہِ کارکَردگی چھِ تِم واریاہ اَصل ہاوان پیٚنٛلِنٛگ کامہِ مَنٛز تہِ سو یِمَن واریاہ لُکھ چھِ کٔشیٖر مَنٛز اَتھ اوکیٚوپیشنَس سۭتۍ وابَسطہٕ واریاہ لُکھ واریاہ لُکھ بیٚیہِ تہِ چھِ کینٛہہ پَنُن پَنُن آٹ میک اَپ آٹِسٹٕس چھِ اَلَگ یا مہنٛدی آٹِسٹٕس تِم چھُ پَنُن اَلَگ مَگَر یِم لایک بیسٕڈ اوکیٚوپیشن چھِ یِہے پوٹری چھِ کارپنٛٹری چھِ یِہے کرال چھ یِم چھان چھِ تِم چھِ پَنُن روزگار اَصل پٲٹھۍ کَماوان اتھ اوکیٚوپیشنَس سۭتۍ اتھ روزگار یَتھ پَننِس اَتھ کارَس سۭتۍ ییٚلہِ تِمَن سِکِل کرافٹہٕ چھِ ہُنَر چھُ تیٚلہِ چھِ تِم برونٛہہ پَکان یا اَسہ چھِ أکیاہ برونٛہہ کَنہٕ دُکان تٔمِس تہِ چھُ اکھ سِکِل سُہ تہِ چھُ چھان سُہ تہِ چھُ گَڑان آسان سۄ لٔکٕردارِ تِم چھِ واریاہ مُختَلِف لٕکھ یِوان دارِ آرڈَر کَران اَسہِ ہَسا چھِ مَکانَس ییٖژاہ دارِ ضوٚرَتھ ییٚژاہ دارِچھِ ضوٚرَتھ اَسہِ تھٲے زِ ییٖژاہ دَارِ ایویلیبٕل یعنے کہِ ییٚلہِ تٔمِس پَنُن سُہ آٹ چھُس پَنٕنۍ سۄ سِکِل چھِ تیٚلہِ چھِ پَنُن روزگار کَماوان واریاہ لُکھ چھِ یِتھے کٔنۍ بیاکھ اَسہِ چھِ گامَس مَنٛز لَگ بَگ یِتھ پَننِس کوٗچسٕے مَنٛز ژور لَگ بَگ ژور یِم چھان ژور چھان دُکان یِم تِمو ترٲمٕتۍ پَنٕنۍ دُکان تہِ وۄنۍ پَنُن اَصل روزگار کَماوان نیٚچیَن تہِ ہاوان سۄے روزگار واریاہ لُکھ چھِ ایٚنٛگیج یِمَن کرافٹہٕ سِکِلَن مَنٛز ییٚتہِ کٔشیٖرِ مَنٛز